پانٛژھ ڈیٹ چھِ مےٚ تِم یاد تِمو مَنٛز چھُ اکھ پانٛژھ اَگَستہٕ زٕ ساس کُنوُہ ایٚبروگیشَن آف آرٹِکل گوٚو ترٛےٚ ہتھ سَتَتھ جے اینٛڈ کے ٲس سٹیٹ اتھ بَنایکھ زٕ یونیَن ٹیٚرِٹرٛیٖز اکھ بنے جے اینٛڈ کے بیٛاکھ بَنے یس لَداخ دوٚیِم چھُ پنٛداہ اگستہٕ کُنوُہ شیٚتھ سَتتٲجۍ اَمہِ دۄہ چھُ گوٚمُت ہنٛدوستان آزاد ترٛیٚیِم چھُ کُنوُہ شیٚتھ تہٕ پانٛژھ اَمہِ دۄہ گوٚو پارٹِشیٚن آف بنٛگال اکھ بَن اتھ بنے زٕ ویٚسٹہٕ بنٛگال تہٕ ایٖسٹہٕ بنٛگال ویٚسٹہٕ بنٛگال چھِ سٹیٹ اکھ ہنٛدوستانَس مَنٛز تہٕ بیٛاکھ چھِ بنگلادیش ژوٗرِم ڈیٹ چھُ کُنترٕہ مٔی زٕ ساس ترٛیٛووُہ اَمہِ دۄہ زیٛوٗن پٲنٛژمہِ لَٹہِ چِنٔے سُپر کِنٛگَن آے پی ایٚل آے پی ایٚل ٲں بیٛاکھ چھُ کُنوُہ اپریل زٕ ساس تہٕ کُنوُہ اَمہِ دۄہ چھِ گٔمٕژ مےٚ فادرَس ڈیٚتھ